ہیٚلو اسلام علیکُم یہِ چھِ حظ سیٖرتھ جیٛوِلٲرٕس جِناب مےٚ حظ اوس عرضہٕ رَژِہٮ۪نا مےٚ حظ چھُ بٔچی خانٛدَر تہٕ مےٚ حظ اوس تَتھ سِلسلِس منٛز کیٚنٛہہ سۄنہٕ وَس ضروٗرت حظ مےٚ ؤنۍتَو تُہۍ تۄہہِ نِش کیٛاہ کیٛاہ ڈِزایِنٕز وغیرہ چھِو ایٚویلیبُل تہٕ ریٹ کیٛاہ چھِ وُنکٮ۪س حظ نہَ حظ آ معموٗلی حظ چھُ اوٚنمُت مین چھُ ؤنہِ حظ سورُے اَنٕنےَ سٮ۪ٹ وغیرہ سورُے اَنٕنےَ کٔرۍ ؤرۍ

اَہَن حظ اَہَن حظ اَہَن حظ صحیح حظ تَوَے کوٚر حظ فون حظ اَسہِ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَچھا اَچھا اَہَن حظ کیٚنٛہہ

اَہَن حظ مےٚ ؤنۍتَو وُنکٮ۪س ریٹ کیٛاہ حظ وُنکٮ۪س گرٛامَس حظ گژھان اَچھا سَتووُہ شیٚتھ کیٚنٛہہ کٔمی پیٖشی گژھِ حظ اَتھ اگر أسۍ تھوڑا ژوٚرُے پَہمتھ تُلو سون حظ اَچھا حظ اَہَن حظ صحیح صحیح اَہَن حظ اَہَن حظ اَچھا اَچھا اَہَن حظ اَہَن حظ اَہَن حظ اَچھا گوٚو تِم میلان حظ اَچھا اَچھا تاج اَہَن حظ سُہ تہِ اوس وُچھُن سُہ تہِ اوس وُچھُن حظ اَچھا مےٚ ؤنۍتو یہِ سۄنہٕ سٕنٛدۍ بِسکِٹ چھُو حظ تۄہہِ دُکانَس پٮ۪ٹھ حظ تِم تہِ ٲسۍ تِم کیٚنٛہہ بَکار حظ اَچھا فون یِم چھِ اَچھا حظ اَچھا وَزنہٕ حِساب اَچھا اکھ گرٛام پانٛژھ گرٛام چھِ حظ یِوان مےٚ حظ اوس پانٛژھ گرٛام حظ نِیُن اَچھا اَچھا اَچھا حظ یہِ اَہَن حظ اَہَن حظ صحیح صحیح صحیح کَتھ حظ چھُ تُہنٛز اَہَن حظ أسۍ کَرو دُکانٕے اَہَن حظ ٹھیٖک حظ چھُ ٹھیٖک حظ شُکریہ او کے اسلام علیکُم